مےٚ ہَسا چھُ اکھ نَیبَر اکھ تٔمِس حظ چھُ ناوعباس سُہ ہَسا آو مےٚ نِش اکہِ دۄہ دوٚپنمَ کہِ مےٚ ہَسا چھِ پنٛنِس مکانَس برونٛہہ کَنہِ اکھ زٔمیٖن زٔمیٖنُک اکھ ٹکڑٕ یِتھٕے پٲٹھۍ پَڑا تٔمۍ ہَسا دوٚپ مےٚ ژٕ دِ اَتھ نَظر تہٕ ژٕ وَن مےٚ کہِ بٕہ کُس کَرٛاپ کَرٕہا اَتھ پؠٹھ تَیار پتہٕ یُتھُے مےٚ اَتھ نظر دِژ مےٚ ہَسا باسَے یہِ زٔمیٖن یہِ ہَسا ٲس ہاٹِکَلچَر پٔرپَز خٲطرٕ واریاہ ٹھیٖک مےٚ ہَسا دِتۍ أمِس یِمے ٹِپٕس کہِ ژٕ لاگَ اَتھ ژوٗنٛٹھۍ کُلۍ مگر یِم یِم ژوٗنٛٹھۍ کُلۍ گژھن آسٕنۍ یِم ہسا گژھن آسٕنۍ روٗٹ سٹاکٕکۍ نہ کہِ یِم گژھن آسٕنۍ جنٛگلی تِکیازِ یہِ ہَسا اوس أمِس گرِ نزدیٖک تہٕ تَوٕ موٗجوٗب کوٚر مےٚ أمِس روٗٹ سکٹاکٕے رِکمَنٛڈ پتہٕ ہسا کٔر أمۍ کٲم اَنٛنو مےٚ یہِ روٗٹ سٕٹَاک ڈَبٕل اَیم ٹٕرٕپٕل وَن تِکیاز تہِ روٗٹ سٕٹاکَس چھُ چیٖز اکھ اَتھ پؠٹھ یُس تہِ یہِ پھَل وۄپدَان چھُ سُہ ہَسا چھُ دۄیہِ یا ترٛیٚیہِ وہٕرۍ بادٕے وۄپدَان پتہٕ ہَسا اوٚن أمۍ یہِ روٗٹ تہٕ أمۍ لوگ یہِ اتھ زٔمیٖنَس منٛز تہٕ امہِ ساتہٕ ووٚن مےٚ أمِس کہِ ژٕ ہسا تھٲے زِ ڈِسٹَنٕس کم اَز کم ٲٹھ فُٹ کُلہِ پؠٹھ کُلِس تام تہٕ بیٚیہِ ییٚمہِ ساتہٕ ژٕ یِم اتھ زمیٖنس منٛز درٛٮ۪نٛٹھؠک امہِ خٲطرٕ گژھِ کھۄڈ آسُن سُہ گژھِ آسُن اَکھ فُٹ سرٛون تہٕ اَتھ گژھِ آسٕنۍ اکھ فُٹ اکھ سُکَیر فُٹ گژھِ اَمِیُک آسُن کھَجَر تہِ تہٕ بیٚیہِ ییٚمہِ ساتہٕ ژٕ یہِ کُل درٛٮ۪نٛٹھؠک امہِ ساتہٕ کر ژٕ سویِلہِ سۭتۍ ؤرمہِ کَمپوز مِکٕس تہٕ امہِ ساتہٕ درٛٮ۪نٛٹھیُک ژٕ یہِ تِکیاز تہِ یہِ ؤرمہِ کَمپوز چھِ کران مَدد یِمَن موٗلَن اَصٕل پٲٹھۍ نَیرنَس منٛز تہٕ پتہٕ درٛیٖٹھۍ اَمۍ یِم کُلۍ